پرانہِ زَمانہٕ ٲسۍ کَران کٲم پرانہِ زَمانہٕ ٲسۍ یِم فوٹوگرافی ٲس یہِ ٲس فوٹوگرافی ہُند اوس پرانہِ زَمانہٕ واریاہ زیادٕ کریز آسان اَکھ مول موج اوس پَننِس بَچس ایٖتیاہ فوٹو تُلان کہِ مطلب سُہ اوس لۄکچار زؠوان تمہِ ساتہٕ ٲسٕس فوٹو تُلان مَطلب ؤری پَتہٕ ؤہٕرۍ ؤری پَتہٕ ؤری ٲسۍ تٔمۍ سٕنز فوٹوگرافی ٲس ؤری پَتہٕ ؤری مطلب تٔمِس بٔڑراوان فوٹو فوٹو ٲسۍ تٔمِس کَنٹنیوٗ تُلان یِتھُے سُہ بوٚڈ اوس گژھان تہٕ فوٹو ٲسۍ تُلان مَگر یِم تٔمۍ وَقتٕکۍ کیمرہ ٲسۍ تمہِ وَقتہٕ اوس پؠوان کٲنسہِ کیمرہ کٲنسہِ کیمرہ وٲلۍ سُند کیمرہ ہایِر کَرُن کِراے پؠٹھ اَنُن تہٕ یِتھُے کِراے پؠٹھ اَنان ٲسۍ تمہِ پَتہٕ ٲسۍ کَران کٲم پَتہٕ ٲسۍ تٔمِس پؠوان پونسہِ دِنۍ سُہ اوس تُلان فوٹو بیٚییہِ ٲسۍ سُہ مطلب سالِڈ فوٹو کاپی ٲس سُہ دِوان اوس سُہ دِوان بَنٲیِتھ یُس سُہ فوٹو کاپی چھِ سۄ ٲس روزان پَتہٕ واریاہس ٹایِمَس اِوٕن کہِ آز تہِ چھِ مطلب یم پٔتِم فوٹو چھِ تِم چھِ آز تہِ سانؠن گرَن منز آسان تہٕ یِم ٲسۍ فوٹو کاپیٖز بَناون سُہ اوس اَکھ رِکاڈ روزان تہٕ مطلَب پَتہٕ ریٖسَنٹ چینجِس گٔے چینجِس گٔے کِہ نٔے نٔے کیمراز آے نٔے نٔے کیمراز آیہِ کہِ پرانہِ وَقتہٕ ٲسۍ فون تِم ٲسۍ نوکِیا فون آو گۄڈنؠتھ تَتھ اوس نہٕ کیمراہٕے تمہِ پَتہٕ آیہِ مطلب نٔے نٔے فون آیہِ کہِ فِنگَر ٹچ فون آو تمہِ پَتہٕ آیہِ فونَن منز کیمرہ آیہِ فونَن منز فِنگَر ٹچ فونَن منز یا لَکٹؠن فونن منز آیہِ کیمرہ تِمو کیمرہ وَجہ سۭتۍ کیاہ گوٚو یُس تہِ کانٛہہ تہِ میٚموری ٲس بَنان سۄ ٲس أسۍ کیٚپچَر کَران أمنٕے فونن منز تہٕ امہِ برونٹھ ٲسۍ اسہِ پؠوان کیمرہ اَنٕنۍ تِمَن منز ٲسۍ سالِڈ اَکھ فوٹو کاپی بَناوان أسۍ تمہِ پَتہٕ ٲسۍ تھاوان آز چھِ أسۍ سافٹ کاپی فوٹو تھاوان یہِ چھِ أسۍ فوٗنسٕے منز تھاوان کۆر فونَس منز کانٛہہ تہِ میٚموری رِکاڈ تہٕ تھٲو فونَسٕے منز تہٕ یُس یہِ چھِ آز چھِ واریاہ زیادٕ ایٖزی برونٛہہ اوس پؠوان کیمرہ وٲلِس وَنُن پَتہٕ اوس پؠوان کیمرہ کِراے پؠٹھ پؠوان اَنُن پَتہٕ ٲسۍ پؠوان تٔمِس پونسٕہ دِنۍ فوٹو تُلنہٕ خٲطرٕ اِوٕن کہِ آز تہِ چھِ سُہ فیشَن چھِ آز تہِ سانؠن خانٛدرَن منز چھِ پؠوان اسہِ کیمرہ وول اَنُن سُہ چھِ فوٹوگرافی کَران یا باقٕے کینٛہہ مَگر یوٗجؤلی چھِ عام طور چھِ أسۍ کَران کٲم کہِ عام طور چھِ أسۍ یوٗز کَران یِہٕے عام طور چھِ أسۍ فونٕے یوٗز کَران سٲنۍ سماٹ فونٕز چھِ اِتھ کہِ یِمَن ہٕندۍ کیمرہ یُس چھِ تِمَن چھِ یُس تمِچ یہِ چھِ آسان فوٹو تُلنٕچ کیٚپیسِٹی چھِ آسان یا سُہ چھِ آسان میٚگنِفایِنگ کیٚپیسِٹی چھِ آسان یَتھ اَصل تہٕ تِمَن کیمراہن تہِ چھِ آسان واریاہ زیادٕ اَصل مَگر یِم سٲنۍ فون چھِ یِمَن تہِ چھِ آسان اَصل أسۍ چھِ أمَے یوٗز کَران ویٖڈیوگرافی چھِ أسۍ کَران ویٖڈیو چھِ أسۍ تُلان پَننؠو فونو سۭتۍ کانٛہہ تہِ میٚموری گژھِ أسۍ چھِ آرام سان ہؠکان ویٖڈیو تُلِتھ ہؠکان چھِ أسۍ پننؠن فونَن منز سیو تھٲیِتھ أزیُک یُس یہِ فوٹوگرافی پروسیٖجَر چھِ یہِ چھِ واریاہ زیادٕ ایز کَمپیِٲڈ ٹُو یُس پَتھ کُن اوس پَتھ کُن اوس پؠوان اسہِ پؠوان کیمرہ پراسیٚس ہیکٹِک ٲس مَگر آز کیاہ چھُ آز چھُ پرٛؠتھ کٲنٛسہِ اِنسانس پَننہِ پَننِس چندَس منز فون کانٛہہ تہِ میٚموری گژھِ سُہ چھِ فون کَڑان تہٕ کَران چھِ سُہ میٚموری رِکاڈ تھاوان چھِ سُہ پَننِس فونَس منز سیو مَگر یُس مےٚ پٔرسنل وِیِو سُہ چھِ یہِ کہِ پرانہِ زَمانٕچ فوٹوگرافی ٲس سۄ ٲس بہتر ایز کَمپیِٲڈ ٹُو أزِچ فوٹوگرافی باقٕے یہِ کہِ یُس فوٹوگرافی چھِ مطلب یہِ گژھِ یوٗجؤلی یہِ گژھِ مطلب عام دۄہن منز کَرٕنۍ تِکیازِ کہِ امہِ سۭتۍ کیاہ چھِ امہِ سۭتۍ چھِ کانٛہہ میٚموری روزان کانٛہہ چیٖز آسان پَتھ کُن گۆمُت سُہ چھِ روزان رِکاڈ کٔرِتھ اِنسان چھِ پَتہٕ واریاہ ٹایمہٕ بعد وٕچھان کِہ اِنسان چھ فیسِنیٹ گژھان اِنسان چھِ دَپان واے مطلب ییٚمہِ وَقتہٕ چھُس بہٕ اوسمُت یُتھ ییٚمہِ وَقتہٕ چھُس بہٕ اوسمُت یُتھ یا باقٕے چیٖز کینٛہہ